سانہِ کٔشیٖر مَنٛز چھِ واریاہ یِم زَن گیمہِ چھِ ٹیورسٹ ہیٚکان گِنٛدِتھ یِمو مَنٛز اکھ گیم چھِ گُرٮ۪ن سَوٲر کَرٕنۍ یعنی زن ہارٕس رایڈِنٛگ یتھ چھِ وَنان تِم چھِ شوکھ کٔرِتھ تَتھ کھَسان تہٕ کٔشیٖر ہٕنٛدۍ کینٛہہ لُکھ چھِ تِمَن پٮ۪ٹھ پَنُن گَرٕ تہِ ہیٚکان چَلٲوِتھ بیٚیہِ اَکھ اَکھ یۄس ٹریڈِشنَل گیم چھِ سٲنہِ کٔشیٖر مَنٛز سۄ گٔے سِکِنٛگ وَندَس یُتھٕے وَنٛدٕ وٲتتھٕے چھِ یور ٹیورسٹ یِوان تہٕ تِم چھِ زیادٕ سکیمہٕ ہٕنٛد خواہشہ تہٕ ییٚتہِ کَران سکیٖنٛگ سِکیٖنٛگ چھِ اَکھ سِکیٖم یۄس شیٖنَس پٮ۪ٹھ گِنٛدنہٕ چھِ یِوان تہٕ تَتھ چھِ اَلگی مَزٕ اِوان گِنٛدنَس بیاکھ گٔے گُلف گُلف یُس أسۍ ییٚتہِ گِنٛدان چھِ گُلف رایڑِنٛگ یا باقٕے تہِ گیم چھِ یِم ٹیورسٹ یور یِتھ چھِ گِنٛدان گُلف یِمو مَنٛز چھِ سِکِنٛگ چھِ باقٕے تہِ چھُ شٲمِل چھُ